وَعلیکُم اَسَلام ہے اَہَن حظ آ شابان فُٹ وِیٚر پیٚٹھ چھُس بِلال صٲب اَہَن حظ آ گانٛدربَل اَلحَمدُاللہ اَلحَمدُاللہ گرِ چھِ سأری ٹھیٖک تُہۍ چھِوا سأری ٹھیٖک اَلحَمدُاللہ اَلحَمدُاللہ تُہۍ بوزٕنٲیِو یا بہٕ ہَسا کٕنہٕ ہا بوٗٹ بیٚیہِ کیٛاہ بہٕ چھُس مےٚ چھُ بوٗٹہٕ دُکان مےٚ چھِ بوٗٹ

ہَے میٛون میٛون دُکان چھُ پوٗرٕ گانٛدر بَلَس منٛز مَشہوٗر یِوان پرٛتھ کانٛہہ چھُ یِوان میٛٲنِس دُکانَس پیٚٹھ

ہَے سورُے کیٚنٛہہ بَنہِ میٛون دُکان چھُ أتھی خٲطرٕ میٛون دُکان چھُ یِمنٕے خانٛدرٕ چیٖزَن خٲطرٕ زیادٕ تَر آ شابان فُٹ وِیٚر نہَ نہَ سَتتھ پٔرسنٹ چھُنہٕ بٲیہِ میٛانہِ ڈِسکاوٗنٛٹ کیٚنٛہہ اَز سَتہٕ ہٲٹھ سَتہٕ ہٲٹھ پٔرٕسنٛٹ چھِ اتھ منٛز ہے پرٛتھ کُنہِ قٕسمٕچ جوٗتی چھِ ضروٗرت پرٛتھ کانٛہہ چیٖز چھُ میٛٲنِس دُکانَس منٛز یِوان ایٚویلیبٕل

اِنشااللہ اِنشااللہ بہٕ چھُس حأضِر بہٕ چھُس حأضِر بہٕ چھُس تابعدار آ بہٕ چھُس تابعدار تابعدار چھُس بہٕ بہٕ ہسا بہٕ اوسُس تھوڑا بیٚمارے ہے خانٛداریٚن بیٚمار بہٕ تہِ بیٚمار تٔمِس ہسا زُکام کھٕنۍ وَسان تٔمِس او کے او کے اِنشااللہ اِنشااللہ اَلحَمدُاللہ